میانہِ زندگی ہُنٛد سارویو کھۄتہٕ پرٛاوُڈ یعنے فخٕر منٛد وقت اوس سُہ ییٚلہِ مےٚ سُکاسٹس منٛز اٮ۪ڈمشن گوٚو بہٕ ٲسٕس تتھ دوران یُس مےٚ وقت اوس سُہ اوس مےٚ اکھ ڈِپرٛیشنُک وقت ییٚلہِ مےٚ سُہ اٮ۪کزام دیُت بہٕ ٲسٕس نہٕ پننیٚن حالن سۭتۍ کہیٖنۍ بہٕ ٲسٕس نہٕ زیادٕ کٲنٛسہِ سۭتۍ وۄتھان بیٚہوان بہٕ ٲسٕس واریاہ پریشان روزان مےٚ اوس نہٕ پرنہٕ یِوان مےٚ اوس سوٗنچمُت کہِ بہٕ ہیٚکہٕ نہٕ ؤنۍ شاید زنٛدگی منٛز برٛونٛٹھ کینٛہہ کٔرۍ تھی مےٚ سُہ بس مۄکلیومُت یُتی چھُ میانہِ لایفہِ منٛز چھُنہٕ کانٛہہ گولٕے چھُنہٕ میانہِ لایفہِ منٛز بہٕ چھس نہٕ یَژھان کہِ بہٕ ٲسٕس مےٚ اوس باسان کہِ میٲنۍ زندگی مۄکلے یتٚتھ تھٕے ٹُویلتھٕ کوٚر مےٚ مےٚ چھُنہٕ ؤنۍ شاید زندگی منٛز کانٛہہ کانٛہہ تہِ تیُتھ کانٛہہ چیٖز یُس مےٚ یہِ کَرِ بہٕ چھس نہٕ یَژھان بہٕ ٲسٕس مےٚ اوس واریاہ واریاہ پریشٲنی پننہِ زنٛدگی منٛز باسان مگر ییٚلہِ مےٚ سُکاسٹس منٛز اٮ۪ڈمشن گوٚو مےٚ باسیو مےٚ آو فخٕر اوس مےٚ پننِس پانس پیٹھ کہِ یٖتِس خراب حالتن منٛز تہِ کوٚر مےٚ سُکاسٹُک اٮ۪کزام پاس بہٕ ٲسٕس تمہِ وِزِ چھ مےٚ میانہِ زندگی ہُنٛد ساروی کھۄتہٕ فخٕرمنٛد ایچیٖومینٹ